گۄڈٕنٮ۪تھٕے وٕچھو أسۍ یِم أسۍ سوشَل میٖڈیا اٮ۪کاوُنٛٹٕس چھِ یِمَن بہٕ فالو چھُس کَران چاہے فیس بُکٕس چھِ یا چاہے اِنَسٹاگرٛام چھُ یا یَتھ بیٚیہِ ہٮ۪کو أسۍ ؤنِتھ سٕنیپَس پٮ۪ٹھ وٕنۍ وٕنۍ واریاہَن پٮ۪ٹھ چھِ پٕلیٹفارم یِمَن پٮ۪ٹھ بہٕ یِمَن خاص کَر زیادٕ چھُس بہٕ چَلاوان فیس بُک تہٕ اِنَسٹاگرٛام اگر بہٕ وٕچھ فیس بُکَس پٮ۪ٹھ یِمَن بہٕ زیادٕ چھُس فالو کَران یِم ہِندُستانَس منٛز چھِ روزَن وٲلۍ

مطلب کیٛازِ چھِ گۄڈٕ وَنہٕ بہٕ کیٛازِ چھُس بہٕ تِمَن فالو کَران کیٛازِکہِ تِم یِم تِم فوٹو چھِ تُلان تِم یِم یِتھ پٲٹھۍ تِم طٔریٖقہٕ چھِ ہاوان فوٹو تُلنٕکۍ آسان چھُ الگ الگ الگ الگ نہ کہِ مطلب تِم چھِ آسان سیم مطلب رَلان ہے بیٚیہِ تِم چھِ آسان الگ الگ فوٹوز الگ الگ مطلب بیٚیہِ چھِ آسان طریٖقہٕ تہِ بدل تَتھ تُلنُک آے تہِ بدل اَصٕل پٲٹھۍ تُلان ملب فوٹو ملب بیٚیہِ کَران مطلب ہاوان فیشَن کیٛاہ ملب ہاوان تَتھ منٛز نوٚو نوٚو ڈِزایِن درٛاو نوٚو نوٚو ملب یہِ تہِ آز کیٛاہ چھِ چلان آز کِتھ پٲٹھۍ کیٛاہ چھُ کَمہِ طریٖقہٕ چھِ کَلچَر کَلچَر ہاوان اَڑٮ۪ن اَڑٮ۪ن فوٹو منٛز چھِ أڑۍ کَلچَر ہاوان پَنُن اَڑٮ۪ن فوٹون منٛز چھِ أڑۍ نیٚبرِم کَلچَر ہاوان ملب أسۍ وَنو ییٚتیُک وٮ۪س ویسٹٲرٕن کَلچَر ہاوان اَڑٮ۪ن فوٹون منٛز چھِ أڑۍ اِنڈیَن کَلچَر ہاوان أڑٮ۪ن فوٹون منٛز چھِ أڑۍ کَشمیٖری کَلچَر ہاوان کہِ کَمہِ طٔریٖق کیٛاہ چھِ پَگاہ گوٚو زیادٕ چھَس بہٕ فالو کَران گۄڈنٮ۪تھٕے مِسٹَر فیسوٗ بیٚیہِ چھِ تَتھ منٛز کٔشی کٔشیٖر ہُنٛد اَکھ لٔڑکہٕ چھِ بَڈگامہِ مُزمل چھُ تٔمِس ناو سُہ تہِ چھُ اَکھ زَبَردَس ییٚمِس بہٕ فالو چھِ اَصٕل فوٹوگرٛافَر چھِ سُہ